وارِیاہ کیٚنٛہہ ہِندوستانٕکۍ آرٹ چھِ یِم زَن وُنکیٚن رِسکہِ پؠٹھ چھِ تَتھ منٛز چھِ یِوان مَدوبانی پَتاچِتر وَرلِیاٹ بیٚیہِ اَگَر أسۍ کٔشیٖرِ ہٕنٛز کَتھ کَرو تَتھ منٛز چھِ پؠپَر مٲشی تہٕ کانٛگرِ ووٗنٕنۍ اَسہِ پَزَن یِم آرٹ بَچٲوِتھ بَچاوُن پَنٕنِس فیٛوٗچرَس خٲطرٕ اَسہِ کٔم آرٹِسٹ چھِ ٲسۍمٕتۍ پرٛانہِ زَمانہٕ